اسلام علیکُم ٹھیٖک چھِو حظ یہِ بیولہ ویولہ کیاہ قسمہ اَتہِ

اچھا تریٚلہ بیول یہِ کٔہہ کیاہ گَژھان

اچھا ٹھیٖک اہن حظ اۭں أسۍ کر یمو تیٚلہِ چلو ٹھیٖک حظ چھُ